اگر فیملی منٛز چھِ کانٛہہ بٮ۪مار آسان کٲنٛسہِ چھُ آسان تف تٔمس چھِ دِوان ماز رس مرژٕوانگن روٚستٕے یا اگر کٲنٛسہِ چھُ آسان زُکام تٔمس چھِ دِوان ٲلوٕ تٔلِتھ تمن چھِ تروان نون تہِ مرژٕوانگُن یا چھِ کٲنٛسہ دِوان رۄہنہٕ ٹھول بنٲیتھ تٔمس چھِ دپان ژےٚ گژھی امے سۭتۍ زُکام ٹھیک